اسلامُ علیکُم کٕم حَظ چھُو وعلیکُم اسلام بہٕ حَظ چھَس بہٕ حَظ چھَس مہروش چھَس بانٛڈی پوراہ پٮ۪ٹھ بانٛڈی پوراہ سُمبلہٕ پٮ۪ٹھ اَہَن حَظ اَہَن حَظ آ أسۍ چھِ تٔتھی سۭتۍ تعلُق تھاوان اَہَن حَظ اَہَن حَظ تۄہہِ چھُو ٹھیٖک نمبرس کال کوٚرمُت اَچھا اَچھا اَہَن حَظ آ اَسہِ تہِ دیٖتو تُہۍ آ اَچھا اَچھا اَچھا تُہۍ چھُو حَظ کَران أمِس تٮسلیم احمدِن کٔتھ یُس حظ تۅہہِ گایڈ دِژیو اَسہِ اَچھا اَچھا نہَ حَظ سُہ حَظ چھُ زبردست گایڈ حَظ تٔمِس گٔےتقریباً وُہ ؤری کَرناوان یہِ ٹرینِنٛگ تُہۍ روٗزِو تُہۍ کٔرناوُکھ یِم یہِ تُہۍ روٗزِو بِلا وسواس حَظ تُہۍ کٔرِو یہِ بغیر کِسی ڈر کے اَتھ چھُ نہٕ کٕہٕنٛی تہِ پرٛابلِم آ یہِ حَظ چھُ اَہَن حَظ یہِ چھُ واریاہ اَہَن حَظ یہِ چھُ واریاہ ٹف جاب مگر آ یُس اَسہِ تۄہہِ دیُتوٕ نہَ ٹرٮ۪نر آ یہِ حَظ چھُ واریاہ واریاہ اَصٕل ٹرٮ۪نر أمِس چھُ نہٕ ونُن کہیٖنٛۍ

نہَ نہَ نہَ آ تُہۍ وٲتِو نہَ حَظ پنٕنی جاے تہٕ تُہۍ کرنٲوۍزیٚو مےٚ تۄتہِ تٔمِس سۭتۍ کَتھ تہٕ بہٕ کَرٕ تٔمِس دِمہٕ بہٕ پانہٕ تہِ گایڈ لاین کہِ کِتھٕ کٔنۍ کیٛاہ چھُ کَرُن آ اَہَن حَظ آ تہِ حَظ چھُ تُہۍ کتھ کٮُ۪تھ چھُ آ تُہۍ وٲتِو نہَ حَظ توتانۍ تہٕ تُہۍ کرنٲوۍزیٚو اَسہِ کَتھ تہٕ کیٚنٛہہ چھُ نہٕ تُہۍ کٔرِو اَصٕل پٲٹھۍ کرنٲوۍہوٗس تُہۍ پنٕنٮ۪ن گرٛوٗپ تُہۍ کٲتیٛاہ حظ چھُو گرٛوٗپس منٛز

اَچھا اَچھا ٲٹھ دَہ حَظ چلو ٹھیٖک حَظ چھُ نہَ سُہ حَظ کَرو تۄہہِ پرٛتھ کُنہِ پرٛتھ کُنہِ منٛز کَرٮ۪و تۅہہِ ہیلپ حَظ تہٕ تۄہہِ چھُ نہٕ کٕہیٖنٛۍ کٕہیٖنٛۍ تہِ دِقعت ییو نہٕ تۄہہِ انشااللہ تہٕ باقٕےسٲری انتظامات یہِ احساس خٲطرٕ ضروٗرت آسان تہٕ سُہ ہاے تۄہہِ سورُے تہٕ تُہۍ روزِو نہَ نہَ فون کال چھِ ضروٗری فون کال چھِ ضروٗری یہ اوس پرٕٛژھُن تۄہہِ ضروٗری کیٛازِ کہِ

نہَ نہَ أمِس آ نہَ نہَ أمِس چھُ فُل فُل گایڈنس أمِس چھُ نہٕ کِہیٖنٛۍ تہِ ونُن یہ چھُ واریاہ واریاہ اَصٕل ٹرٮ۪نر آ تہٕ یہِ چھُ ہر کُنہِ منٛز وُنٮ۪کتام روٗدمت اَصٕلے أمۍ سُنٛد یہِ تہٕ اِس لیے آ ییو نہٕ تۄہہِ کٕہیٖنٛۍ تہِ دِقعت تُہۍ ہٮ۪کِو یہِ آ چلو بیٚیہِ چھِو حَظ ٹھیٖک باقٕے مہٕ حَظ چھِ کُنہِ چیٖزچ کیٚنٛہہ ضروٗرت وغیراہ اَچھا تۄہہِ کٔژن دۄہن حَظ چھُ تقریباً روزُن اَچھا اَچھا چلو چلو ٹھیٖک حَظ چھُ ٹھیٖکھ حَظ چھُ کیٚنٛہہ چھُ نہٕ پرواے چلو اسلامُ علیکُم